اسلام علیکُم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 آ بہٕ حظ چھَس بِسما آ نِوٕز رِپوٹر تُہۍ ؤنۍ تَو اَسہِ اَتہِ کیٛاہ اِنٛسیٖڈ سَپدِیُو اَتہِ کیٛاہ پرٛابلِم گٔے یہِ اچھا ٹھیٖک تۄہہِ ما چھُو پَتہ کیٛاہ وَجہ ہیٚکہِ ٲسِتھ کیٛازِ چھِ یِمَن گژھَن دۄہَے دۄہَے لَڑٲے اَمہِ برونٛٹھ تہِ ہَسا یِمَن لَڑٲے گژھان اِتھَے پٲٹھۍ اچھا ٹھیٖک کُنہِ ساتہٕ وُچھوا حظ تۄہہِ یہِ کٔمِنِوٗٹی ییٚتی چھِ یہِ وِلَیج کٔمنِٹی چھِ آسان یا کینٛہہ یِم گٔیے یِمَن گامہٕ وٲلۍ یِم مٔرۍ دم یِم چھِ آسان یا کیٚنٛہہ یِم گٔیے یِمَن گَرٕ اچھا ٹھیٖک تۄہہِ کیٛاہ چھُو باسان مطلب اَتہِ کٔمِس چھُ خَطا ییٚمِس زٕ گَرٕ اکھ چھُ بوٚڑ بوے بیٛاکھ چھُ لَکُٹ بوے شایَد اچھا ٹھیٖک ٹھیٖک تہٕ تۄہہِ کیٛازِ چھُو تۄہہِ چھا پَنٕنۍ کیٚنٛہہ ؤنِو تُہۍ پَنٕنۍ کانٛہہ رایا وایا اَتہِ کیٛاہ ہیٚکہِ گٔژھِتھ وَنۍ مطلب تُہۍ ؤنِو کانٛہہ سُہ سوٚلوٗشَن چھا تۄہہِ باسان اَتھ چھِ کانٛہہ حل کِنہٕ کِہیٖنۍ نہٕ اَہن حظ اۭں اَمہِ سۭتۍ آسان وۄنۍ سٲری ڈِسٹٲرٕب گژھُن تُہۍ تہِ ٲسِو ڈِسٹٲرٕب گژھان اَمہِ سۭتۍ اَہَن حظ اۭں تہٕ وۅنۍ کیٛاہ چھُ تُہُنٛد وَنُن وٕنکٮ۪ن چھا تُہٕنٛز مَٮ۪سَیج یِمَن خٲطرٕ کیٚنٛہہ اَہَن حظ اَمہِ سۭتۍ چھِ اِن ڈِسپٕلِن کِرٛیَیٚٹ گژھان پوٚز چھُ چلو کیٚنٛہہ چھُنہٕ یِم گامٕکۍ مٔرۍدم چھِ زِٹھۍ چھِ گۄڈنٮ۪تھ پَزِ تِمنٕے یہِ مَسلہٕ حَل کَرُن تہٕ یہِ کیٛازِکہِ اَمہِ سۭتۍ چھِ گژھان گامَس منٛز تہِ پرابلِم ماحول چھُ گامُک گژھان خراب چھُنہٕ حظ چلو تُہۍ تہِ أسۍ تہِ واتناوَو یِمَن تامَتھ یہِ کَتھ کیٛاہ پرٛابلِم چھِ تہٕ تُہۍ تہِ ؤنۍ زِیوٗکھ یِم تُہٕنٛز پَنٕنۍ زِٹھ چھِ یِم تہِ گژھٮ۪ن یِمَن سَمجاوٕنۍ کہِ لڑٲے چھَ پَزِ نہٕ دۄہَے دۄہَے کَرٕنۍ کِہیٖنۍ ٹھیٖک حظ چھُ چلو چلو شُکریہ شُکریہ اَدٕ حظ اَسلامُ علیکُم